زیادٕ تر چھُس بہٕ فونُک کیمرا اِستعمال کران تَتھ منٛز چھِ ویٖڈیوگرافی تہِ گژھان ییٚمہِ سۭتۍ ویٖڈیو تہِ چھِ أسۍ ہٮ۪کان تُلِتھ بیٚیہِ چھُ تَمِچ سِٹیبلٹی تہِ اَصٕل ییٚمہِ سۭتۍ نہ سا ویٖڈیو چھُ شیک گژھان کیٚنٛہہ اَگر کُنہِ شیے اَسہِ پَکُن تہِ تِمہِ ساتہٕ چھُ نہٕ ویٖڈیو گژھان شیک شیک کیٚنٛہہ آز کل چھِ فونن تہِ کیمرا اَصٕل آمٕتۍ تَمہِ سۭتۍ ہسا گے یِم تہِ فوٹوگرافر چھِ تِمن گے آسٲیِش تِمن چھُ نہٕ پیوان ہُہ بوٚڑ کیمرا یوٗز پٮ۪وان کَرُن کیٚنٛہہ بیٚیہِ چھُ یِم تہِ فون فونَن ہُنٛد کیمرا چھ فوٹو تُلان تَمہِ سۭتۍ تِہنٛز کولٹی تہِ چھِ واریاہ بہتریٖن آسان بیٚیہِ بہٕ چھُس بیٚیہِ کران کُنہِ ساتہٕ نَکان کیمرا یوٗز تہٕ تَتھ تہِ چھُ واریاہ اَصٕل کالٹی فوٹوٗوَن منٛز یِوان بیٚیہِ چھُ ویٖڈیو تہِ یِوان اَصٕل تُلنہٕ بیٚیہِ چھُ خاص کر اَگر کُنہِ ساتہٕ دوٗریُک فوٹو آسہِ تُلُن تَمہِ سۭتۍ چھُ ہٮ۪کان سُہ زوٗم کٔرِتھ أسۍ کیم کیمراہَس منٛز نِکان کیمرا ہَس منٛز تہٕ کالٹی چھُ فوٹوٗوَن ہٕنٛز یِوان اَصٕل